باہ جنؤری ارداہ نَہ نومبر اکھ جنؤری ستھ کُنہٕ تٕرٛہ مارٕچ نو سٹمبر پانٛژھ سٹمبر پنٛداہ اگست ژۄداہ اگسٹ شتوُہ جنؤری